میانٮ۪ن پانٛژن ہمساٮ۪ن ہُنٛد ناو حظ چھُ محمد اقبال گنایی صٲب سیرل احمد لون صٲب مشتاق احمد ڈار صٲب فیاض احمد وانی صٲب غلام نبی وگے